جِناب مےٚ ؤنۍتَو پَنٕنِس بارَس منٛز کیٚنٛہہ جَواب مےٚ چھُ ناو ناہِدا تہٕ مےٚ چھِ پنٕنۍ بُنیٲدی تعلیٖم کٔرمٕژ حٲصِل پَنٕنِسٕے گامہٕ کِس أکِس سکوٗلَس منٛز یَتھ ناو اوس ماڈَل پَبلِک سیکنڈری سکوٗل وَنگام تَمہِ پَتہٕ گٔیَس بہٕ ہایَر تعلیٖم کرنہٕ حٲصٕل کَرنہٕ خٲطرٕ أکِس ہایَر سیکنٛڈری منٛز نِیٛوٗ مےٚ دٲخلہٕ ییٚتِہِ زَن مےٚ بہمہِ دَہمہِ کٔہمہِ تہٕ باہمہِ ہُنٛد اِمتِھان پاس کوٚر بہمہِ ہُنٛد اِمتِحان پاس کَرنہٕ پَتہٕ بڈییہِ مےٚ پَرنٕچ چاہ تہٕ مےٚ دوٚپ بہٕ کَر بی اے تہِ بی اے حٲصِل کَرنہٕ خٲطرٕ گٔیَس بہٕ ہسَک کھہوٗم میموریَل ڈِگری کالیج بَنٛڈٕپور تہٕ مےٚ نِیٛوٗ تَتہِ دٲخلہِ تَتہِ کوٚر مےٚ پَنُن بی اے کَمپُلیٖٹ بی اے مُکَمَل کَرنہٕ پَتہٕ دوٚپ مےٚ عٔلِم چھُنہِ یِتُے یوت کِہیٖنٛۍ وۅنۍ پَزِ مےٚ اَمہِ عَلاوٕ عٔلِم حٲصِل کَرُن تہٕ کوٚر مےٚ یونیوَرسِٹی آف کَشمیٖرَس منٛز ماسٹٲرٕس خٲطرٕ دٲخلہٕ ماسٹٲرٕس دورانٕے کوٚر مےٚ کَمپیٛوٗٹرٕچ ڈِگری تہِ حٲصِل أکِس ٹرٛینِگ اِنَسٹِچوٗٹَس منٛز یَتھ ناو اوس نیشنَل اِنِسٹِچوٗٹ آف کَمپیوٹَر اِیپلِکیشَنٕز اینٛڈ ٹیکنالوجی